یِم چیلنجس اپورچونٹیز فٲیدٕ گژھہِ ہان اَسہِ مِلٕنۍ تِم چھِ نہٕ اَسہِ مِلان کیٚنٛہہ بیروزگٲری گٔے زیادٕ اکانامک پروبلم گٔے سوشل اینورانمینٹ پروبلم گٔے پُلٹِکل پروبلِم گٔے یِم اَسہِ بیٚٹر فیٚسَلٹیٖز گژھَن مِلنہِ تِم چھےٚ نہٕ اَسہِ مِلان کیٚنٛہہ وۄنۍ اَسہِ پَزِ یُس یہِ ایمپلایمنٹ چھِ اَسہِ بیروزگٲری چھےٚ اَسہِ کَم کَرٕنۍ اَسہِ چھےٚ روزگٲری پَنُن کیریر ییٚلہِ بَنایَن سٲری تیٚلہِ ہٮ۪کَن روگٲری ییٚتٮ۪ن سیکیورٹی گاڑَن ہٕنٛز اَسہِ ضوٚرَتھ پیٚیہِ تَتٮ۪ن چھِ اَسہِ سیکیورٹی گاڑ تھاوٕنۍ لٲگِتھ روڈ کَنِکٹوٹی ہٕنٛز ییٚتٮ۪ن ضوٚرَتھ پیٚیہِ خاص کَر ییٚلہِ ٹریفک جام چھُ گژھان اَتٮ۪ن چھُ واریاہ نۄقصان گژھان پَتہٕ اَتٮ۪ن چھُ ہٮ۪کان أکِس بیٚیِس نۄقصان وٲتِتھ اَتٮ۪ن چھُ ہٮ۪کان اسہِ ییٚتٮ۪ن اَتٮ۪ن گژھِ ہان اسہِ سیکیورٹی گاڑَن ہٕنٛز ٹریفک پولیسٕچ ضوٚرَتھ چھےٚ آسان اَسہِ اتتٮ۪ن اتٮ۪ن گژھِ اَسہِ ٹریٚفک پولیٖس گژھِ اَسہِ ایویلیبٔل آسُن اَسہِ پَزِ بےٚ روزگٲری گژھِ اسہِ پزِ اَسہِ کَم بےٚ روزگٲری پَزِ اَسہِ کَم کَرٕنۍ اَسہِ پَزِ روزگٲری تھاوٕنۍ تِکیازِ اَمہِ سۭتۍ گژھِ اَسہِ واریاہ فٲیدٕ وات